ہنٛدوستانَس مَنٛز چھ واریاہَن جٲین چاے بناوان زیٛادٕ اصٕل چھِ بناوان آسامَس مَنٛز سٲنۍ أسۍ چھِ گۄڈٕنیٚتھ چیٚوان چاے صُبح پٔتۍ سون برٛیک فاسٹہٕ چھُ آسان نُن چاے ٲں کٲشِرۍ چھِ چیٚوان زیٛادٕ یہٲے نُن چایی صُبحَن ییٚلہِ وۄتھان چھِ چیٚوان گۄڈٕنیٚتھ نون چاے پَتہٕ چھِ دَہہِ بجہِ چیٚوان لیٚپٹَن چاے تتھ چھِ أسۍ ٲں کھَنڈ ترٛاوان تہٕ چیٚوان چھِ پَتہٕ چھُ دِگَر واتان تہٕ چیٚوان چھِ أسۍ بیٚیہِ نُن چایی اَمہِ سۭتۍ چھُ اسہِ واریاہ تہِ کیٚنٛہہ مَزٕ لگان اتھ نُن چایہِ یہِ چھِ فیورِٹ ٲں چاے کٲشریٚن نُن چاے چھِ اتھ ونان اَمہِ سۭتۍ چھُ کَلہٕ دود وَلہٕ دود ژَلان دۄہَس چھِ آسان تھٔکمتۍ یہ زمیٖنَس ومیٖنَس پٮ۪ٹھ چھِ کٲشِرۍ گَژھان زیٛادٕ کٲم کَرنہِ پَتہٕ چھِ تِم دپان امہِ سۭتۍ تھَکاوٹھ ژَلان اَمہِ نُن چاے سۭتی یہِ چھِ یہِ علاج آسان أڑجَن نُن چاے اؤے چھِ أسۍ چیٚوان زیٛادٕ نُن چایی چھِ أسۍ پَسنٛد کران کٲشِرۍ یہِ چھِ بناوان اتھ چھِ پیٚوان چاے ترٛاوٕنۍ ٲں نوٗن پیٚوان ترٛاوُن دۄدھ چھِ ترٛاوان تہٕ کھاڑان چھِ اتھ وشنیرا تہٕ چیٚوان چھِ أسۍ کٲشِرۍ پَتہٕ یہٲے نُن چاے دٔڑ نُن چاے اَمہِ سۭتۍ چھُ واریاہ تہِ کیٚنٛہہ مَزٕ لگان